واریاہ قٕسمکۍ بورڈ چھِ اِستعمال گَژھان یتھ مَنٛز باس بورڈ چھُ کَیاک چھ الموٗنِیَمُک چھ تہٕ یِم ہَسا بورڈ چھِ آسان یِم چھِ پانہٕ ؤنۍ آسان مُختَلِف میٚٹیٖریل کن آسان اَڑیٚن مَنٛز چھ آسان اکھ لٔکٕر لٲگِتھ اَڑیٚن مَنٛز چھ آسان بیاکھ لٔکٕر لٲگِتھ تہٕ یعنی کہ لٔکرِ لٔکرِ مَنٛز بیٚیہِ چھُ آسان ڈِزاینَس مَنٛز تہِ یِہ مُختَلِف یُس ہَسا بہٕ کَران چھُس اِستعمال سُہ چھُ آسان اکھ سِمپٕل ناو چھُس بہٕ اِستعمال کَران گاڈٕ رَٹنَس مَنٛز بہٕ ہَسا چھُس ناو اکھ سمپل ناو کَران اِستعمال یوٚس لٔکرٕ ہٕنٛز چھِ آسان بَنیمٕژ تہٕ تٔتھ مَنٛز ہَسا چھُس بہٕ گَژھان گاڈٕ رَٹنہِ سۄ ہَسا چھِ مےٚ روزان اصل مَطلَب تتھ مَنٛز چھُس بہٕ روزان ٹھیٖک آرام سان کانٛہہ پریشٲنی روٚستُے چھُس بہٕ تتھ مَنٛز بیٚہوان تہٕ گاڈٕ رَٹان پَتہٕ ہَسا چھ مےٚ یِوان تتھ مَنٛز اصل پٲٹھۍ آے واے تہٕ بہٕ چھُس رَٹان گاڈٕ اصل پٲٹھۍ تتھ نایہِ مَنٛز